آ ہیلو ہیلیو آ وعلیکُم السلام آ اَہَن حظ اۭں ؤنِو ٹھیٖک کیٛاہ دٔلیٖل چھِ آ اچھا اچھا ٹھیٖک ٹھیٖک مےٚ توٚر سمٕجھ اوترَے ییٚلہِ تُہۍ آیِو دُکانَس پٮ۪ٹھ اچھا اچھا ٹھیٖک ٹھیٖک ٹھیٖک مےٚ تور سَمٕجھ ییٚلہِ تُہۍ اوترٕ آیو دُکانَس پٮ۪ٹھ اہن حظ اۭں اۭں ؤنِو ؤنِو حضرت کیٛاہ ٹھیٖک کیٛازِ کیٛاہ دٔلیٖل ٹھیٖک ٹھیٖک

ٹھیٖک ٹھیٖک اچھا وٕچھِو حظ بہٕ کرا اَکھ چیٖز ٹھیٖک ٹھیٖک ٹھیٖک

اۭں وٕچھِو حظ حضرت بہٕ کرٕ عرٕض مےٚ کوٚر فون تۄہی تۄہی تھی کوٚر مےٚ اوپُن بۄکُس تہِ کوٚر مےٚ تۄہی تھی اوپُن ٹھیٖک تہٕ وۄنۍ یِم تُہۍ پرٛابلِم مےٚ وَنان چھِوٕ بہٕ ہٮ۪کہٕ نہٕ اَتھ مُتعلِق یِتھ کَنۍ ہٮ۪کہٕ نہٕ بہٕ کِہیٖنۍ ؤنِتھ تہٕ البتہ فون چھا فون یہِ فونَے چھُ فون چھُ اَنڈَر وارَنٹی چھُ فون اَتھ چھِ ؤرِیَس وارَنٹی تُہۍ کٔرِو تیٚلہِ اَکھ چیٖز کٲم اگرَے تُہۍ ییٖژاہ پرٛابلِم چھو فونَس تُہۍ یِیِو پگاہ فون دُکانَس پٮ۪ٹھ ہٮ۪تھ واپَس یہِ نِمو أسۍ سٔروِس سٮ۪نٹَر سٔروِس سٮ۪نٹَر وٕچھَن اَتھ کیٛاہ کیٛاہ پرٛابلِم چھےٚ یہِ یہِ پرٛابلِم ڈایگٕنوز گژھِ تہٕ اِنشاء اللہ سُہ کَرہوس ٹھیٖک تہٕ تۄہہِ دِمہو أسۍ تیٚلہِ نوٚو فون چھُنا ٹھیٖک اِن کیس اگر نہٕ یہِ یہِ چھُ ٹھیٖک ٹھیٖک

ٹھیٖک ٹھیٖک ٹھیٖک مےٚ توٚر سَمٕجھ مےٚ توٚر سَمٕجھ یہِ چھُ وٕنۍ نوٚوُے فون تہٕ أسۍ نِمو یہِ اِنشاء اللہ سٔروِس سٮ۪نٹَر اِن کیس اگرَے اَسہِ باسیو کینٛہہ کیُتھ پرٛابلِم تۄہہِ دِمو أسۍ اِنشاء اللہ نوٚوُے ہٮ۪نٛڈ سٮ۪ٹ ٹھیٖک چھُنا باقٕے پرٛابلِم چھَنہٕ کیٚنٛہہ

اَدٕ کیٚنٛہہ چھُنہٕ پَرواے ٹھیٖک ٹھیٖک ٹھیٖک نہ نہ نہ کانٛہہ کانٛہہ اِشوٗ چھُنا سانہِ خٲطرٕ چھِ کَسٹمَر سٮ۪ٹِسفیکشَن چھا واریاہ اِمپاٹَنٛٹ اگرَے تُہۍ یَژھان چھُو کہِ تۄہہِ گوٚژھوُ نوٚوُے فون مِلُن کِہیٖنۍ چھُنہٕ پَرواے تُہۍ یِیِو پگاہ شاپَس پٮ۪ٹھ پگاہ چھُ وۄنۍ فِلحال سَنڈے پَگاہ نہٕ کیٚنٛہہ کٲلۍکٮ۪تھ یِیِو تُہۍ شاپَس پٮ۪ٹھ تہٕ اِنشاء اللہ تۄہہِ دِمو نوٚوُے ہٮ۪نٛڈ پرواے چھُنہٕ کیٚنہہ بیٚیہِ چھا کینٛہہ حُکم کِہیٖنۍ کِہیٖنۍ کِہیٖنۍ کویی اِشوٗ نہیں ہے کانٛہہ اِشوٗ چھُنہٕ تۄہہِ کیٚنٛہہ چھُنہٕ پَرواے تہٕ تۄہہِ نِمو نوٚوُے ہٮ۪نٛڈ سٮ۪ٹ بیٚیہِ چھا کیٚنٛہہ اِشوٗ أسۍ چھِ دَہ ٹُہ سَتھ آسان صُبحٕچہِ دَہہِ بَجہِ پٮ۪ٹھ شامچَن سَتَن تام تہٕ تُہۍ ہیٚکِو کُنہِ تہِ وِزِ یِتھ تہٕ البتہ تُہۍ بِل تھٲیو اَمہِ پرٛانہِ فونٕچ بِل تھٲیِو تُہۍ ٹھیٖک چھُ ٹھیٖک چھُ کٕہۭنۍ پَرواے چھُنہٕ تُہۍ یِیِو آرام سان دُکانَس پٮ۪ٹھ تۄہہِ دِمو نوٚوُے ہٮ۪نٛڈ سٮ۪ٹ بیٚیہِ چھا ٹھیٖک حظ چھُ اوکے چلو ٹھیٖک چھُ